آ بہٕ ہٮ۪کہٕ پانٛژَن سِٹیٹن ہُنٛد ناو ؤنِتھ یِم ہِنٛدوٗستانَس منٛز چھےٚ گۄڈٕنیُک آندھرا پردیش دوٚیِم بِہار ترٛیٚیِم گووا ژوٗرِم کَرناٹکا آ پٲنٛژِم مدھیہ پردیش